برٛونٛہہ کالہِ اوس سٲنِس مُلکَس منٛز واریاہ پَتھ صحتُک طبقہٕ نَو وُنہِ چھِ یہِ اَز دۄہ کھۄتہٕ دۄہ واریاہ ترقی کَران ساینَسَن ییٖژاہ ترقی کٔرِتھ سۭتۍ سۭتۍ چھُ سون مُلُک تہِ پَکان ییٚتہِ چھُ دۄہ کھۄتہٕ دۄہ واریاہ ڈاکٹٲرٕس نیران واریاہ نٔرسٕز نیران باقٕے یِم تہِ طبقہٕ اَتھ منٛز یِوان چھِ سَب ڈِپاٹمٮ۪نٛٹس تِم سارنٕے منٛز چھُ واریاہ واریاہ ترقی گَژھان سٲنِس مُلکَس منٛز یِم تہِ ڈاکٹر اَز نیران چھِ تِم چھِ ذہیٖن آسان تِم چھِ واریاہ قٲبِل آسان تہٕ تِم چھِ کُنہِ لایق آسان واقعی چھِ سٲنِس مُلکَس منٛز واریاہ زیادٕ ترقی اَتھ طبقَس مَنٛز گژھان سٲنۍ ڈاکٹٲرٕس یِم نیٖٹ کالِفے کٔرِتھ آسان چھِ تِم چھِ پَنُن سَرَف پَنُن جان لَگاوان پَنٕنِس پَرنَس پٮ۪ٹھ پَنٕنِس ذِمہٕ دٲری نِباوان پَنٕنۍ پرٛتھ کانٛہہ سُہ عمل کَران ییٚمہِ سۭتۍ عوَامَس پیشَنٹَن تَمامَن بیٚمارَن سُہ فٲیدٕ واتہِ اَمہِ علاوٕ چھِ سٲنۍ ڈاکٹر صٲب پَنُن پان پیٖسِتھ اَتھ مُقامَس پٮ۪ٹھ واتان تِم چھِ واریاہ قٲبِل ذٔہیٖن آسان تِمَن کانٛہہ تہِ چیٖز ہیٚکو نہٕ أسۍ تِمَن تٔمِس کُنہِ تہِ سٲنۍ یِم محکمہ چھِ محکمہ صحت صحتُک یُس محکم چھُ سُہ چھُ دۄہ کھۄتہٕ دۄہ واریاہ ترقی کران اتھ منٛز چھُ دۄہ کھۄتہٕ دۄہ واریاہ نٔے چینٛج ساینٹفِک ٹیکنالجی یوٗز گژھان واریاہ بیمارِ آسہٕ تِم یِم نہٕ یِم نہٕ لا علاج آسہٕ یِم لا علاج آسہٕ تِمَن آو کھوج کَرنہٕ تِمَن پٮ۪ٹھ آو رِسٲرٕچ کَرنہٕ اور رِسٲرٕچ کَرنہٕ پَتہٕ درٛاو تِمَن ہُنٛد علاج تہِ سٲنِس مُلکَس منٛز اَز چھُ تقریٖباً تقریٖباً چھُنہٕ اَز سسۄ کانٛہہ تہِ کٕہٕنٛۍ بیٚمٲرۍ ییٚمیُک نہٕ علاج سٲنِس مُلکَس منٛز ایٚویلیبُل چھُ سٲنۍ ڈاکٹٲرٕس چھِ واریاہ ٹرٛینٕڈ آسان تِمَن پٮ۪ٹھ چھُ لَچھِ بوٚد رۄپیہِ خرچ یِوان کَرنہٕ تِمَن ٹرٛینِنٛگ یِوان دِنہٕ اَمہِ علاوٕ چھِ سٲنۍ ڈاکٹَر صٲب زُو جان لَگٲوِتھ پَنُن پَنٕنۍ ریٚسپانسِبِلٹی نِباوان سٲنۍ ڈاکٹر صٲب چھِ قٲبلِ تٲریٖف یِمَن پٮ۪ٹھ چھُ واریاہ محنت یِوان کَرنہٕ دۄہ کھۄتہٕ دۄہ چھِ لوٗکھ دۄہ کھۄتہٕ دۄہ چھِ سٲنۍ گورمٮ۪نٛٹ یِمَن ٹرینِنٛگ دِوان یِمَن آ تِمَن ٹرٛینِنٛگ دِوان بیٚیہِ چھِ امہِ علاوٕ اَکھ خاص کَر سُہ چیٖز سانہِ یُس یہِ ہیٚلتھ کِیر ڈِپاٹمٮ۪نٛٹ چھُ صحتُک ڈِپاٹمٮ۪نٛٹ چھُ یہِ چھُ دۄہ کھۄتہٕ دۄہ زیادٕ ترقی کَران یہِ چھِ دۄہ کھۄتہٕ دۄہ یَژھان زیادٕ کھۄتہٕ زیادٕ سٹوٗڈَنٛٹٕس اَتھ منٛز اِنوالو کَرٕنۍ اَتھ منٛز زیادٕ کھۄتہٕ زیادٕ ایٚپوایِنٛٹمٮ۪نٛٹٕس کَرٕنۍ